سوٗنٛچُن السلامُ علیکم ورحمتُہ اللہِ وبرکاتُوٗ بہٕ چھُس سونٛچان یہِ کہِ کَشمیٖر کَشمیٖرٕچ یۄس زَبان چھِ اَمہِ سۭتۍ یہِ چھِ اَسہِ ڈٮ۪ولَپمٮ۪نٛٹ گَژھان واریاہ کیٚنٛہہ وۄنۍ چھِ أڑۍ وَنان کِتھٕ پٲٹھۍ گَژھِ اَتھ منٛز ڈٮ۪ولَپمٮ۪نٛٹ یہِ چھُ مین وجہ تِکیٛازِ یُس کشمیٖر کَشمیٖری زبان چھِ یہِ چھِ میٖٹھ تہٕ مٔدٕر زبان اَمہِ سۭتۍ چھِ ڈٮ۪ولَپمٮ۪نٛٹ گژھان اَتھ منٛز أسۍ چھِ اگر کَشمیٖری زبان یی آیہِ پٲٹھۍ یوٗز کَرنہٕ یہِ چھُنہٕ غَلَط وَنُن کیٚنٛہہ تہٕ یہِ ہیٚکہِ گٔژھِتھ اَکھ اِنٹَرنیشنَل کہِ طرفہٕ تہِ یوٗز أڑۍ ما مےٚ پٮ۪ٹھ اَسن تہِ مگر یہِ چھِ پٔز کَتھ کیٛوٗنٛکہِ کشمیٖری زبان چھِ یہِ چھِ میٖٹھ تہٕ مٔدٕر زبان یِوان وَننہٕ تہٕ بیٚیہِ چھِ ییٚلہِ کَتھ کَرِ اِنسان میٖٹھۍ تیٚلہِ چھِ یہِ اَتھ زیادَے پَہَن مَزٕ گژھان یُس کَشمیٖرٕچ یہِ زبان چھِ اَتھ زبان چھِ وَنان زبانہِ خصوٗصی أسۍ چھِ اَمہِ موٗجوٗب اَتھ منٛز اَتھ اَمِچ ییٖژاہ تعٲریٖف کَران بیٚیہِ چھِ کٔشیٖرِ کٔشیٖرِ منٛز یہِ زبان یِوان یہِ بولنہٕ یہِ کٔشیٖرِ ہٕنٛز یُس یہِ زَبان چھِ یہِ چھِ واریاہ تہٕ واریاہ میٖٹھ تہٕ مٔدٕر زَبان مگر کینٛژھو ؤرۍیَو پٮ۪ٹھ اَسہِ لٲج یہِ پَنٕنۍ یہِ زبان ترٛاوٕنۍ مگر اگر لوٗکَن لَگہِ پَے یُس یہِ زبان چھِ یہِ چھِ واریاہ واریاہ میٖٹھ زبان تِم ترٛاو ہَن نہٕ یہِ زبان زانٛہہ بٔلکہِ بیٚیِس بیٛاکھ زبان پرٛموٹ کَرنہٕ کہِ جایہِ برٛونٛہہ پَکناونٕچ دادِ پَکناوہَن پَنٕنۍ زَبان یہِ کٲشِر میٖٹھ تہٕ مٔدٕر زَبان برٛونٛہہ یہِ زَبان چھِ اَسہِ واریاہ مَدد اَسہِ یہِ مَدَد کیٛازِ ووٚن مےٚ یُس یُس یہِ سُہ زَبان ییٚمہِ منٛز اَگر أسۍ بیٚیِس مُلکَس منٛز آسو بِہِتھ أسۍ کَرو پانہٕ ؤنۍ کانٛہہ پانہٕ وٕنۍ ہٮ۪کو أسۍ پرٛاویٹ پرٛاویٹ کَتھ تہِ روزِ تِکیٛازِ اَکھ الگ کَتھ چھِ اَمہِ موٗجوٗب روزان تِکیٛازِ یُس یہِ زبان چھِ یہِ چھِ بیٚیِس خٲطرٕ مُشکِل کوٚر خۄدایَن دِژ نہٕ اَسہِ نعمٕژ أسۍ چھِ اَسہِ ٲس یہِ گۄڈَے یہِ تگان مگر اَزِٕکۍ چھِ یہِ جَنریشَن چھِ یِم چھِ یژھان یہِ مٔشراوٕنۍ مگر یُس یہِ زبان چھِ یہِ چھِ واریاہ میٖٹھ زبان اَسہِ پَزِ نہٕ یہِ مٔشراوٕنۍ کیٚنٛہہ اَمہِ زبانہِ باپتھ کیٛاہ کیٛاہ چھِ یِوان کَرنہٕ اَمہِ پٮ۪ٹھ چھِ یِوان یِم چَلاونہِ مُہِم یہِ زبان تھٲوِو زِنٛدٕ مگر یُس اَزُک سون یوٗتھ چھُ یہِ چھُنہٕ اَتھ دِوان سَپورٹ کیٚنٛہہ یِم ہیٚچھان انٛگریٖزی یِم ہیٚچھان اِنٛگلِش یِمَن چھَنہٕ یہِ اَتھ سۭتۍ کیٚنٛہہ مگر اگر یِم یہِ وُچھَن یہِ زَبان یہِ چھِ واریاہ میٖٹھ تہٕ مٔدٕر زَبان اَزٕکۍ یُس جَنریشَن چھِ یوٗتھ یِم چھِ سونٛچان اگر أسۍ اَصٕل اگر اَسہِ اِنٛگلِش تَگہِ وَنُن اِنٛگلِش تگہِ ونُن یَتھ اَنگریٖزی چھِ وَنان کٲشِرۍ پٲٹھۍ یہِ تَۄہہِ وَنُن تیٚلہِ میلہِ اَسہِ نوکری مگر اَکھ کٔشیٖرِ منٛز تہِ یِم تہِ کٲشِرۍ چھِ تگان اَصٕل پٲٹھۍ وَنُن یہِ چھِ یہِ چھِ اَکھ اَکھ چھِ اَتھ منٛز یہِ پَنُن ناو تہِ بَنان یہِ چھِ پویِٹ تہِ ہٮ۪کان اَتھ منٛز بٔنِتھ یہِ چھُ اَکھ بیٚیہِ ناو کَران پَنُن تہٕ بیٚیہِ پنٕنہِ مُلکُک ییٚمیُک سِٹیٹہِ ہُنٛد روشَن یَتھ منٛز یہِ بولنہٕ ییہِ کٔشیٖرِ ہٕنٛز زَبان اَکھ کٔشیٖرِ ہٕنٛزِ زَبان پٮ۪ٹھ چھُ وَنُن یہِ چھِ اَکھ بوٚڈ کَتھ کہِ مےٚ ووٚن اَتھ منٛز کیٛاہ چھِ یہِ ڈٮ۪ولَپمٮ۪نٛٹ کیٛاہ چھِ اَسہِ گژھان یہِ مُلکَس منٛز بَلے چھِ أسۍ چھِ أسۍ چھِ یَتھ مُلکَس منٛز چھِ روزان اَتھ منٛز چھِ واریاہ زبان یِوان اِستعمال کَرنہٕ فی کانٛہہ قوم چھِ پَنٕنۍ پَنٕنۍ زبان آیہِ پٲٹھۍ وَنان مگر یُس أسۍ چھِ کٔشیٖرِ ہٕنٛدۍ أسۍ چھِ لاگان تِہٕنٛز زبان کاپی کَرٕنۍ مگر پَنٕنۍ زبان چھِنہٕ أسۍ وَنان کیٚنٛہہ یہِ چھِ اَسہِ سارِوٕے کھۄتہٕ تہٕ بٔڈ پرٛابلِم اَسہِ ٲس کَرٕنۍ کٲم اَسہِ ٲس یۄس یہِ زبان چھِ کٔشیٖرِ ہٕنٛز اَسہِ اوس اَتھ دیُن واریاہ واریاہ برٛونٛہہ کُن پاوَر یُس یہِ سٲنۍ کٔشیٖرِ ہٕنٛز زبان پَکہِ ہے برٛونٛہہ بیٚیہِ دِمہو أسۍ ہِمَت تہٕ طاقت اَتھ تہٕ یہِ یہِ دِی ہے اَسہِ یہِ دِی ہَے اَسہِ ہِمت بیٚیہِ کٔشیٖرِ ہُنٛد یہِ مین مَقصد مین مَقصد چھُ یِہَے کہِ کٔشیٖرِ منٛز یُس یوٗتھ چھُ یہِ ہیٚچھِ ہے پَنٕنۍ ماجہِ ہٕنٛز زَبان یَتھ أسۍ وَنان چھِ انٛگریٖزۍ پٲٹھۍ مَدَر ٹَنٛگ یہِ چھُس بہٕ اَمہِ موٗجوٗب یہِ مَدَر ٹَنٛگ وَنان تِکیٛازِ سانہِ یُس سٲنۍ جَنریشَن چھِ واریاہ پَتھ اَمہِ نِش اَتھ ہٮ۪کہٕ نہٕ بہٕ زیادٕ وۄنۍ ڈِٹیلہِ منٛز ؤنِتھ کیٚنٛہہ تِکیٛازِ سانٮ۪ن لکَن یوٗتاہ وَنو تیٛوٗتاہ چھُ یِمَن کَم تیٛوٗتاہ چھُ یِمَن کَم مگر کَرو کیٛاہ بَس سوٗنٛچو اَتھ زبانہِ مُتعلِق یہِ کِژھ میٖٹھ تہٕ مٔدٕر زبان چھِ یہِ مہٕ ترٛٲوِو یہِ مہٕ مٔشرٲوِو وُچھو کٔشیٖرِ ہٕنٛز شان کٔشیٖرِ ہٕنٛز آ اَمہِ سۭتی بَنٮ۪و ڈاکٹر تہِ اَمہِ سۭتی بَنٮ۪و اِنجیٖنَر تہِ اَمہِ سۭتی بَنٮ۪و لیٚکچِرار تہِ امہِ سۭتی بَنٮ۪و بٔڈۍ بٔڈۍ عہدَن پٮ۪ٹھ لَگِو اگر تُہۍ ہیٚچھِو یہِ چھِ اَکھ ڈِسپُلنُک تہٕ اَکھ چیٖز ییٚلہِ تہِ برٛونٛہہ کَنہِ چھِ یِوان کانٛہہ بُزرگ تُہۍ چھُو لَگان أمِس اُردو کَرُن تٔمِس کیٛاہ اُردوٗ یی سمٕجھ مگر مگر سُہ بِچور تہِ کیٛاہ کَرِ ییٚلہِ نہٕ تٔمۍ ییٚلہِ نہٕ تٔمِس ہیٚچھنووکھٕے کٲشُر تٔمِس چھُ گۄڈنِکی پٮ۪ٹھٕ لوٚگمُت فارسی اِنٛگلِش پَرناوُن بولناوُن گَرِ پٮ۪ٹھَے اِنسان یُتھُے بوٚڈ چھُ گژھان یہِ چھِ ہٮ۪کان فارسی ہیٚچھِتھ اِنٛگلِش ہیٚچھِتھ مگر یُس یہِ سٲنۍ یہِ زبان چھِ کٲشِر یہِ چھِ واریاہ کُڈٕر ہیٚچھِنۍ تٔمِس خٲطرٕ یُس نہٕ اَتھ دِی دیان کیٚنٛہہ یہِ چھِ یِم أسۍ ہٮ۪کو أسۍ ہیٚکو یہِ وٲرڈ تہِ ؤنِتھ تِکیٛازِ مُشکِل کھۄتہٕ مُشکِل چھِ یہِ ہیٚچھِنۍ یہِ چھِ سُہ مین چیٖز پرٛابلِم اَسہِ اَسہِ منٛز أسۍ چھِنہٕ پنٕنِس اَز یوٗتھَس دَپان تُہۍ ہیٚچھِو نٔو نٔو لٮنٛگویج آ یہِ چھَنہٕ غلط کیٚنٛہہ نٔو لٮنٛگویج ہیٚچھِنۍ مگر اَتھ منٛز چھِ اَسہِ پَنٕنہِ لٮ۪نٛگویج تہِ تھاوُن دھیان کَشمیٖرٕچ یہِ مین لینٛگویج یُس چھِ یہِ چھِ کٲشِر چھِ یہِ چھِ میٖٹھ اَتھ پٮ۪ٹھ چھِ کمۍ اَسۍ وَنان میچھَر میچھَر چھِ أسۍ وَنان کٕم کٕم ناو چھِ وٲرڑ چھِ اَتھ پٮ۪ٹھ وُنکٮ۪س چھِ نٮ۪برِم لوٗکھ دَپان نٔے کٔشیٖرِ ہٕنٛدۍ چھُوا مگر أسی چھِ ترٛاوان یِتھٕے پَتھ اَسہِ کوٚر یہِ پَنُن یہِ کٔشیٖر تباہ تِکیٛازِ اَسہِ ییٚتھۍ پےَ مےٚ نہٕ ییٚمہِ حِساب بہٕ وُچھان چھُس مےٚ چھِ باسان ییٚتھۍ ما بَدلیٛو وۅنۍ ناو کَشمیٖر کِس جایہِ ما اَتھ ما تھاوَن کیٚنٛہہ نوٚو کیٚنٛہہ ناوا تِکیٛازِ کَشمیٖر یتھ یہِ چھَنہٕ بہٕ کَشمیٖر روزٕے نہٕ وۅنۍ وۅنۍ وُنہِ چھِ اَتھ منٛز واریاہ واریاہ کٔمی اَتھ روٗزمٕژ تَوَے چھِ أسۍ وَنان یہِ کٔرِو یہِ مین پرٛابلِم مہٕ کٔرِو کیٚنٛہہ تَوَے تھٲوِو کٔشیٖرِ ہُنٛد ناو روش اَمے زبٲنۍ سۭتۍ یُس کٔشیٖرِ ہٕنٛز زَبان چھَو یہِ چھَو میٖٹھ زبان مٔدٕر زبان تَوَے تھٲوِو ناو روشَن کٲم کٔرِو روشَن عزتھ عزت تھٲوِو اَتھ زبانہِ یہِ تھاوٕ عزت تۄہہِ بٔڈِتھ زبانہِ ذٔریعہِ تہِ چھِ واریاہ حِساب واتان یُتھ تۄہہِ زبانہِ پٮ۪ٹھ دِی دوٗر سُہ وس سُے بَنہِ کٔشہِ کٔشیٖرِ ہُنٛد پویٹ تہِ بٔڈ بٔڈۍ بٔڈۍ پویٹ چھِ کٔشیٖرِ منٛز تہِ دراومٕتۍ مگر یِمو کُس زانہِ اَز یِم کٔشیٖر زانَن وٲلۍ چھِ کٔشیٖرِ منٛز چھِ کیٚنٛہہ کَلاکار یِم واریاہ واریاہ فیمَس چھِ تِم نامچیٖن چھِ مگر کٲشِرۍ زانَن نہٕ یِمَن کیٚنٛہہ یہِ چھِ مین پرٛابلِم سانہِ اَجہِ یَتھ یوٗتھ یِمَن چھُس بہٕ یِتُے یوت وَنان تُہۍ کٔرِو کٲم تُہۍ دِیِو اَتھ پٮ۪ٹھ دھیان تُہۍ دِیِو اَتھ تہِ کَلاس ییٚمہِ آے چھُو گژھان انٛگریٖزی ہیٚچھنہِ بیٚیہِ کیٚنٛہہ زبان ہیٚچھنہِ تَمے ہیٚچھِو تۅہہِ یہِ زبان تہٕ تِکیٛازِ یُس یہِ زبان چھِ یہِ زبان چھِ اَسہِ واریاہ مَدد کَران فی کُنہِ فیٖلڈَس منٛز یہِ چھِ اَسہِ ہیٚچھناوان اَکھ نوٚو نوٚو اکھ ٹیل۪نٛٹ یِتھُے ییٚتہِ کانٛہہ چھِ دِوان کانٛہہ کانٛہہ ایٚگزام تہِ دِوان تَتھ منٛز تَتھ منٛز تہِ چھِ وَنان کیٚنٛہہ پَنٕنۍ آ پنٕنہِ یتھ تٔہٕنٛزِ زبانہِ منٛز کیٛاہ چھِ وَنان ییٚتھۍ چیٖزَس ہُتھ چیٖزَس مگر سون ازُک یُس جوان چھِ أمِس چھَنہٕ پَیی دٔلیٖل چھَنہٕ أمِس پَیی وَجہ کیٛاہ چھُ أمِس چھِ باسان اَنٛگریٖزی ہیٚوچھ بہٕ بَنہٕ ڈاکٹر بہٕ بَنہٕ اِنجیٖنر مگر تِم ڈاکٹر تہِ چھِ کٔشیٖرِ منٛز آمٕتۍ تہٕ درٛامٕتۍ یِمو نہٕ اِنٛگلِش ٲس پَیی مگر تِم ٲسۍ کٲشِر کٔشیٖر ہُنٛد ناو تھوٚومُت زِنٛدٕ تہٕ تِمَن تہِ دوٚر رۄَبَن ناو مین وَجہ اَزکِس زمانَس منٛز تۄہہِ چھُسو بہٕ وَنان کٔشیٖر یِہٕنٛز یہِ زبان چھِ اَتھ چھِ اَسہِ دِنۍ بَڑاو اَکھ کٔشیٖرِ منٛز سۭتۍ سۭتی بیٚیہِ برٛونٛہہ کُن أسۍ چھِ فِلحال چھِ أسۍ وۄنۍ کَران یہِ کوٗشِش یہِ واپسٕے اَنٕنچ زِنٛدٕے نَتہٕ یِم بٲقٕے وُنۍکٮ۪س یِم چھِ مُلک چھِ ڈِسٹرک چھِ سُہ تہِ أسۍ چھِ وَنان سِٹیٹ چھِوٕ تِم سٲری چھِ دِوان بَڑاو پنٕنہِ پنٕنہِ لینٛگویج مگر کٲشِر قوم چھُ سۄ وٲحِد قوم یُس اَتھ لینگویج چھِ دِوان پتھ یہِ چھُ کوٚرمُت مین وَجہ پرٛابلِم یَتھ أسۍ وَنان چھِ تۄہٕے ییٚتہِ نہٕ کیٚنٛہہ أکہِ بہٕ تہِ یہِ چھُ فی کُن چھُس بہٕ أتھۍ پٮ۪ٹھ ونان تۄہہِ تہِ وُچھو ٲدۍ پٮ۪ٹھ بہٕ وَنان یِم کَتھٕ أڑۍ اوسُسہٕ بہٕ وَنان اِنٛگلِش پٲٹھۍ تِکیٛازِ مےٚ چھَنہٕ پانہٕ مطلب اَڑٮ۪ن ہُنٛد کٲشِرۍ پٲٹھۍ پیی یہِ چھُ مین وَجہ اَسہِ ترٛوو پَنٕنۍ یہِ زَبان مٔشرٲو اَسہِ کٔشیٖرِ ہٕنٛزِ زَبان یہِ چھِ مین پرٛابلِم کٔر اَسہِ ییٚمۍ اَسہِ مٔشرٲو أمۍ تہِ مٔشرٲے أسۍ اَسہِ چھِ وۅنۍ کوٗشِش کَرٕنۍ یہِ زِنٛدٕ کَرٕنۍ واپَس پَتہٕ پَکناوٕنۍ اَتھ مُقامَس منٛز یہِ گژھِ نٮ۪برِم سون زبان ہیٚچھنہٕ خٲطرٕ فِلحال ییٚلہِ أسۍ نٮ۪بَر چھِ گژھان أسۍ چھِ لاگان تُہٕنٛز زَبان پٲٹھۍ کَتھ کَرٕنۍ تِم چھِنہٕ کَران کوٗشِش سٲنۍ زَبان ہیٚچھنٕچ کینٛہہ مگر أسۍ چھِ کَران کوٗسِش بُرٕ چھُنہٕ یہِ کیٚنٛہہ مگر کوٗشِس چھِ گۅڈٕن۪تھ ونُن تِمَن پَنٕنہِ زَبانہِ منٛزٕے پَتہٕ چھُ وَنُن تِمن اَمیُک مطلب چھُ یہِ یہِ چھِ اَکھ مین کَتھ یُتھ تۅہہِ بہٕ وَنان چھُسو یہِ بوٗزِو تُہۍ یہِ دِیہِ اَسہِ وُلٹہٕ مَدد فی کُنہِ فیٖلڈَس منٛز یہِ کٔشیٖرِ ہٕنٛز زَبان چھِ اَمہِ سۭتۍ واتو أسۍ برٛونٛہہ کُن بیٚیہِ دِی اَکھ یہِ دِییو تار تۄہہِ تہِ مےٚ تہِ دی اَسہِ دی سارِنِیَن بیٚیہِ واتناو اَسہِ یہِ اَکھ اَسہِ مُقامَس پٮ۪ٹھ بَس کٔرِنۍ یہِ زبان رٲضۍ تُہۍ تہِ گٔژھِو رٲضۍ چٲنۍ کٔشیٖرِ ہٕنٛز یہِ زَبان یہِ میٖٹھ تہٕ مٔدٕر زَبان یہِ چھُو اَکھ اَصٕل زَبان بٲقٕے وَن ہا بہٕ واریاہ کیٚنٛہہ اَتھ منٛز مگر بوٗزِو تُہۍ یہِ ہان یہِ کیاہ ووٚن مےٚ